ساروی کھۄتہٕ بٔڑ پرٛابلم چھ یِوان گۄڈنیتھٕے زٔمیٖندارَن سُہ گوٚو آب آب چھُنہٕ تِمن وقتس پٮ۪ٹھ مِلان کِہیٖنۍ تہِ تَمہِ وَجہ چھُ تِمن فَصٕل یا چھِ ہۄکھان یا چھِ واریاہ لیٹ یِوان لاگنہٕ تہٕ تَتھ چھنہٕ پتہٕ پیٚوان واریاہ محنت چھِ پیوان تِمن کَرٕنۍ تَمہِ وجہ چھِ پتہٕ تِمن بِچارین تَمہِ حِساب فَصٕل مَلان پتہٕ اگر تِمن وَقتَس پٮ۪ٹھ آب مِلہِ ہا تِمن تہِ مِلہِ ہا فَصٕل تِیُتھ کہِ امہِ سۭتۍ چھِ ہیکان باقٕے لُکھ تہِ آرام کٔرِتھ وۄنۍ چھِ أسۍ ساروی کھۄتہٕ بوٚڈ چیٖز بیاکھ اَسہِ چھ ییٚتین سکاسٹہٕ نَزدیٖک اگر یِم ہیکَہٕ ہن ییٚتین عَوامَس اِنفرمیشن کٔرِتھ کۄس کھاد چھِ گَژھان اَصٕل کۄس کھاد ہیکو أسۍ یوٗز کٔرِتھ یا کِتھ کٕنۍ ہیکِو تُہۍ کۄس زٔمیٖندٲری مَطلب کٔرِتھ کَمہِ ٹایِمہٕ ہیکِوس تُہۍ یہِ لٲگِتھ کَمہِ ٹایِمہٕ ہیکِو تُہۍ یہِ کھاد ترٛٲیِتھ کَمہِ ٹایِمہٕ ہیکہِ کیاہ گٔژھِتھ یا تِم ہیکَن اسہِ بیٚکہِ رَنٛگ تہِ مَدد واتنٲوِتھ تِم ہیکَن اسہِ یہِ تہِ وٕنِتھ کہِ کُس بِیول چھُ آز یِوان وَونہٕ کَتھ بیلِس سۭتۍ کیاہ فٲیِدٕ چھُ مِلان کۄس سَبزی یی کَرنہٕ ہر کانٛہہ قٕسٕم ہیکَن اسہِ تِم یہِ وَننٲوِتھ مگر وۄنۍ چھِ آسان بیاکھ چیٖز زٔمیٖندارَن بِچارین ہر کانٛہہ پرٛابلم چھِ گَژھان ساروی کھۄتہٕ بوٚڈ چیٖز بیٚیہِ روٗد چھُ پیٚوان یا تاپھ چھُنہٕ تِتھ پٲٹھۍ کَران پَپان چھُنہٕ شُہُل شیٚہجار چھُس گَژھان دٔزِتھ چھُ پیوان أسۍ چھِ پانہٕ وٕچھان یِم چیٖز واریاہ واریاہ پرٛابلم چھِ گَژھان اَمہِ رَنٛگہٕ ساروی کھۄتہٕ بوٚڈ چیٖز چھُ تَتھ منٛز یِوان آب سُہ آب چھَکھ نہٕ یا وَتہٕ تہٕ چھکھ نہٕ توٚتن ٹھیٖک پٲٹھۍ آسان واتنہٕ واتان کِہیٖنۍ نہٕ تِم پرٛابلم چھِ ساروی کھۄتہٕ مین پرٛابلم چھس سُہ گوٚو آب آب گَژھِ ہا واتُن آب سۭتۍ چھِ واریاہ تَرَقی مِلہِ ہا تَتھ أتی چھنہٕ مَطلب کیاہ چھِ اَتھ وَنان ییٚلہِ تِمن گَرِ پَننہِ نیٚرِہا سورُے تِم ہیکَن نہٕ بازرَس منٛز تہِ زیادٕ مان ژٕ رۄپیہِ خَرچٲیِتھ کانٛہہ چھُنہٕ ہیکان ایفٲڈ کٔرِتھ تِمن اگر بِیول مِلہِ ہا ییٚتہِ مُفتَس منٛز فِرٛییَس منٛز مِلہٕ ہانَکھ تِم تہِ ہیکہٕ ہٕن نہٕ تِمن تہِ ہیکہٕ ہن رۄپیہِ دَہ بٕچِتھ تِم تہِ ہیکَن تِم بیٚیِس کُنہِ وَتہِ لٲگِتھ مگر وۄنۍ چھِ اَکھ چیٖز فِلحال چھِنہٕ ایفٲڈ چھِنہٕ ییٚتہِ ہیکان کٔرِتھ سٲری کینٛہہ أڈۍ چھِ پتہٕ تِم تہِ یِم زٔمیٖندٲری أتی تہِ چھِ ترٛاوان أڈۍ چھِ پتہٕ تِم تہِ یِم کَنٹِنِیوٗ ہیکان چھِ کٔرِتھ وَنہِ چھُ میانہِ وَننُک مَقصَد یہِ کہِ اگر اَسہِ تھوڑا بہت فِری تہِ مِلہِ ہا تھوڑا بہت ایویٚرنیس تہِ مِلہِ ہا تَمہِ وَجہ سۭتۍ اوس اَسہِ زٔمیٖندارَن فٲیِدٕ